السلامُ علیکُم مےٚ حظ ٲس کَرٕنۍ کیب مطلب گٲڑۍ ٲس مےٚ بُک کَرٕنۍ تہٕ اَسہِ چھُ صُبحٲے کالج واتُن اَسہِ چھِ تَتہِ پرٛوگرٛام تہٕ اَسہِ چھِ گژھُن بارہمولہ پٮ۪ٹھ سرینگر تۄہہِ چھُ پَتہٕ ہَے بہٕ چھس تَتی پَران امہِ برونٛٹھ تہِ گٔیے أسۍ تَہَنٛزِ گاڑِ منٛز اگر تُہۍ تُہۍ ؤنِو مےٚ أسۍ چھِ ٹوٹَل چھِ أسۍ شیےٚ سٹوٗڈَنٛٹ زٕ چھُ تُلٕنۍ تۄہہِ بارہمولہ تہٕ اَکھ چھُو تۄہہِ تُلُن ڈینٛگ وَژِ تہٕ تہٕ بیٚیہِ چھو تۄہہِ تُلٕنۍ زٕ رَفیہ آباد سایڈٕ تہٕ پانٛژھ نَفَر چھُ أسۍ ٹوٹَل پانٛژھ سٹوٗڈںٛٹ تُہۍ ؤنِو مےٚ ٹایمِنٛگ صُبحٲیہِ سَتہِ یا ٲٹھِ بَجہِ تانۍ ہیٚکِو اَسہِ تُلِتھ تہٕ مےٚ وَ کٔرۍ زیو تُہۍ بیٚیہِ اَمہِ پَتہٕ تہِ کَنٹیکٹہٕ کیٛاہ کیٛاہ روزِ ٹھیٖک تہٕ مگر یی زیو ضروٗر